ہٮ۪لو اسلامُ علیکُم اَوا شُکر شُکر رۄبَس کُن کٔرِو حُکما کٔرِو حُکما کیٚم باپتھ کریاو تۄہہِ فون اچھا سایکل حظ بس بَنہِ حظ

بَنہِ حظ سَر وٕچھ حظ اَسہِ چھِ اَتہِ مُختلف مُختلِف ریٹ منٛز حظ ٹھیٖک چھےٚ حظ اچھا رینٛج گژھان حظ سِٹاٹ حظ سَتہِ ساسہِ پٮ۪ٹھ شُروٗع تھیٖک چھا حظ اَکھ آ اَکھ چھِ گژھان سَتھ ساس سایکَل بیٚیہِ چھِ گژھان دَہ ساس بیٚیہِ چھِ گژھان پنٛداہ ساس اَہَن حظ آ یُس سنٛگل ڈَسِک وول چھُنَہ سُہ گَژھِ سَتھ ساس بیٚیہِ حظ ڈبل ڈِسک وول سُہ گژھِ کیٛاہ چھِ اَتھ وَنان سُہ گَژھِ دَہ ساس یُس بیکھ اَکھ چھُ ڈَبل ڈِسک وولٕے مطلب سُہ گژھِ پنٛداہ ساس تَتھ چھِ کالٹی یہِ ہن سُہ سُہ چھُ تَتھ چھِ مٹیٖریَل ہۄہنٛدِ نِش سٹرٛنٛگٕتھ حظ سِٹنٛڈاڈ چھُ سُہ مِٹیٖرل حظ اَسہِ چھِ دُکانَس پٮ۪ٹھ تہِ اَسہِ چھِ تۄہہِ چھا حظ یِوان کَتھ سمٕجھ اَہن حظ آ تُہۍ ییٚمہِ ساتہٕ تہِ ضوٚرت آسیو أسۍ ہٮ۪کو ایولیبل کٔرِتھ حظ

اَہَن حظ آ اَہَن حظ آ آ سٲلِم کیٚنٛہہ چھُ ایولیبل اَہَن حظ آ یہِ چھِ اَسہِ ییٚتہِ یہِ چھِ اَسہِ سمُل بازَس منٛز حظ

برابر ہَسپٹالَس نِش ہس ہسپِٹل اپوزِٹ

ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے سٲنۍ کوٗشِش چھِ یِہٲے کسٹمرس بیٚیہِ چھا کیٚنٛہہ حُکما اَسہِ لایق

بَنہِ حظ بنہِ اَسہِ چھِ ہَر ہر ہر کانٛہہ کالٹی ایولیبل حظ وٕچھ حظ ہُمو یِم اَمہِ علاوٕ چھِ رینجَر وَرٲے چھِ یِوان بدل کانٛہہ سایکل چھِ یِوان تِم بٔڑۍ سایکٕل اٮ۪ڈل چھِ بی اٮ۪س سی چھِ یِوان ہیٖرو والٮ۪ن ہِنٛدۍ سایکَل چھِ یِوان پریتھ کانٛہہ کالٹی ہِنٛز سایکَل چھِ اَ ایولیبل ٹھیٖک چھا حظ ٹھیٖک چھا حظ تُہۍ یی زیو اِنشااللہ تُہۍ وٕچھِو آرام سان پَتہٕ یُس تۄہہِ پَسنٛد کھَسہِ سُے اکھ تُلِو تُہۍ ریٹ تہِ آسہِ ریٹ تہِ آسہِ اِنشااللہ ریزنیٚبٕل ٹھیٖک حظ ٹھیٖک حظ اَدٕ کیٛاہ اَسَلام